ہیٚلو اَسلام علیکُم سَر ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ چھِو حظ اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ مےٚ حظ ترٛایوٚو اوترٕ تُہٕنٛدِس سکوٗلَس مَنٛز حظ ریٚزیوٗم تُہۍ چھِو نا پرٛنسپُل اَتِکۍ آ تتھ اوس نا سُہ اِنٹرویو تتھ کَر تتھ کَر حظ گَژھِ اَسہِ اِنٹرویو اَچھا حظ ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک اَدٕ اَدٕ حظ ٹھیٖک ٹھیٖک حظ ٹھیٖک حظ اَدٕ حظ ٹھیٖک اَدٕ سا بِہِو حظ خۄدایَس حَوال